پانٛژھ اَگست زٕ ساس اَردَہ تٕرہ اکتوٗبر کُنوُہ شٮ۪تھ تہٕ شیٖتھ پنٛداہ اگست کُنوُہ شٮ۪تھ سَتٲجی شیٚتوُہ جنؤری کُنوُہ شٮ۪تھ تہٕ پنٛژاہ تہٕ ژۄدَہ اَگست کُنوُہ شٮ۪تھ تہٕ اَرتٲجی